بانڈی پورہَس مَنٛز چھِ واریاہ یِم سَیٲتی مقام گۄڈنچی کتھ چھِ ییٚتہِ چھُ وُلر یُس ایشیاہُک ساروس کھۄتہٕ بوٚڈ تازٕ چَنہٕ آب چھُ سُہ چھُ وُلر سُہ چھُ بَنڈپوٗر سٕے مَنٛز اتھ وٕچھنہٕ خٲطرٕ تہِ چھِ دوٗر دوٗر پیٹھ لوٗکھ یِوان دٔیِم چھِ گریز گریز چھِ واریاہ زیادٕ اصل تہٕ تَتہِ چھُ قُدرتی خوٗبصورتی بیٚیہِ چھِ تَتہِ یہِ بوٚڈ آبسار بیٚیہِ چھِ تَتہِ ہیٚکان کیمپِنٛگ تہِ کٔرِتھ تور تہِ چھِ لوٗکھ دوٗر دوٗر پیٹھٕ یِوان دُنیِہکٮ۪و مُختلِف کوٗنَو پیٹھِ توکُن تہِ لُکھ یِوان بیٚیہِ چھُ بَنٛڈپوٗرِس مَنٛز سُریندر یُس اِریٚن کِن چھِ یِوان سُہ تہِ چھ اکھ خوٗبصوٗرت قُدرتی جاے یُس سرسبز جَنگلَو سۭتۍ ؤلِتھ چھِ بیٚیہِ چھ بیٚیہِ چھ بَنڈٕپورِس مَنٛز اَٹھاوَتو پارَک رِزوٹ رِزوٹ تہِ چھُ تَتہِ ییٚتہِ رِزوٹ رِزوٹ چھِ ییٚتہِ بیٚیہِ چھِ اَٹھاوَتو رِزوٹ یُس اکھ واریاہ زیادٕ خوٗبصوٗرت پہاڑ پہاڑ کِس دامنَس مَنٛز اکھ خوٗبصوٗرت خوٗبصوٗرت پارَک چھِ تَتہِ چھِ اکھ رِزوٹ تہِ لۄکُٹ مۄکُٹ ییٚتہِ اِنسان راتَس تہِ چھُ ہیٚکان رُکِتھ تور تہِ چھِ واریاہ لُکھ کیمپِنٛگ پیٹھ یِوان تتھ تتھ چھِ ساروی کھۄتہٕ یُس خوٗبصوٗرت چیٖز چھُ تَتھ چھِ بٕتھۍ کَن نالہ مَدھو متی وَسان یمیُک آب واریاہ زیادٕ مۄدُر چھُ بیٚیہِ بیٚیہِ چھُ سُہ واریاہ زیادٕ خوٗبصوٗرت نالہ تمہِ برونٛہہ کَنہِ وَسان تمہِ عَلاو چھ بَنڈپورِس مَنٛز زٲنہٕ لانٛک یُس زینُ العابِدینَن چھِ بَنٲمٕژ سۄ چھِ ووٚلرَس مَنٛز ؤسِتھ سۄ چھِ زینُ العابِدیٖن سٕنٛدِ وَقتہٕ بَناونہٕ آمٕژ بیٚیہِ چھِ بَنڈپوٗرِس مَنٛز زینا کینال یُس زینُل سُہ تہِ چھُ زینُ العابِدیٖنَن بَنٲمٕژ یُس سُنروانی پیٹھ چھِ نیران سُہ تہِ چھِ بَنڈپوٗرِس مَنٛز گژھان یُس پَتہٕ سوپور تانۍ چھ گَژھان تہٕ ییٚمہِ سۭتۍ واریاہ زیادٕ ٲبی زٔمیٖن چھِ سگ ہیٚکان کٔرِتھ بیٚیہِ چھ بَنڈپوٗرِس مَنٛز پیٖر بابا یُس اکھ عقیٖدَت مَنٛد جاے چھِ یتھ مَنٛز بابا شُکرُالدیٖن چھِ رحمتُلہ اللہ چھِ تور چھِ واریاہ لُکھ گَژھان تہٕ تَتہِ پَننہِ مُراد پَننہِ مُراد وَنان تہٕ تِمَن چھِ پَننہِ مُراد نیران